ہیلو اَسلام علیکُم اہن حظ اہن حظ بَس ٹھیٖک ٹھیٖک آ اَلحمدُللہ آ تُہۍ حظ ؤنِو آ بَس اچھا اچھا تُہۍ چھِو حظ اَتھ مُتعلِق پِرٛژھان آ آ مےٚ حظ کَرے اَکھ شوٗز کَرے مےٚ تُہٕنٛدِ اَتھ وٮ۪ب سایٹہِ پٮ۪ٹھ آرڈَر تہٕ یِہے اَکھ رٮ۪تھ برونٛٹھ حظ کَرے مےٚ نہ نہ بَڑٕ بہتر اَصٕل اَصٕل نہ نہ یہِ رٮ۪تہٕ گوٚو مےٚ تَتھ تٔتھی لاگان بہٕ چھَس نٮ۪بَر گَژھان کالیج گَژھان تہٕ بہٕ چھَس سُے نِوان سُے بوٗٹھ لٲگِتھ تہٕ کولِٹی منٛز باسیٛو نہٕ مےٚ تَتھ کانٛہہ خرٲبی کِہیٖنۍ تہِ نَے نہٕ نہ نہ مگر کیٛازِ کہِ تۄہہِ چھُو پَے کہِ یہِ چھِ چَلان فیبَرؤری چھِ چَلان تہٕ گۄڈنِکٮ۪ن دۄہَن اوس شیٖن پیٚمُت سُہ اوس سُہ روٗدمُت تہٕ آز چھَنہٕ چَلو فِلحال شیٖن کِہیٖنۍ تہٕ مگر تمَن دۄہَن اوس تَتھ اوس مگر آبہٕ سٮ۪ٹھاہ اَژان کیٛازِکہِ ییٚلہِ مےٚ تۄہہِ وٕچھِو اَتے تۄہہِ اوس ہاوان یہِ چھُ واٹَر پرٛوٗف آ آ تمَن ڈِٹیلَن منٛز اوسوُ تۄہہِ دیُت مےٚ یہِ چھِ واٹَر پرٛوٗف مگر تیُتھ حظ چھَنہٕ یہِ کِہیٖنۍ تیُتھ مطلب واٹَر پرٛوٗپھ چھَنہٕ کِہیٖنۍ تہٕ باقٕے چھِ اَصٕل آ نہ لَگناوان نہ نہ نہ بِلکُل تہِ نَے نہ نہ آ یِتھ یُتھ اَکھ اِنسان چھُ یَژھان کہِ بوٚڑ گَژھِ ایٚمہِ آیہِ آسُن تَمہِ آیہِ چھُ یہِ واریاہ اَصٕل مطلب یُتھ بہٕ یَژھان اوس سُہ تَمہِ آیہِ چھِ یہِ واریاہ اَصٕل تہٕ مگر تھوڑا باسیٛو مےٚ یُس تۄہہِ اَتے اوس سُہ لیکھمُت اَتھ ڈِٹیلَن منٛز تہٕ تیُتھ چھَنہٕ کِہیٖنۍ کہِ واٹَر پرٛوٗپھ چھَنہٕ کِہیٖنۍ باقٕے چھِ ٹھیٖک بیٚیہِ گٔیے اَتھ یہِ فَرَکھ کہِ تۄہہِ یُس اَتہِ اَتھ فوٹو سُہ ہومُت اَہَن حظ آ تہٕ تَتھ منٛز اوس بَدَل کَلَر تہٕ مےٚ کوٚر آرڈَر تہٕ مےٚ ووت بَدَل کَلَر آ یہِ کٔر یہِ حظ آ کِہیٖنۍ نہٕ حظ چھُنہٕ مگر مےٚ یہِ رنٛگ تہِ کھوٚت مےٚ پَسنٛد یہِ تہِ حظ چھِ یہِ رنٛگ تہِ چھِ ٹھیٖکٕے تہٕ مگر ہُتھ پٮ۪ٹھ گٔیس بہٕ تھوڑا پریشان کہِ یُس یہِ واٹَر پرٛوٗف اوسو تۄہہِ لیٚوکھمُت تہٕ تیُتھ چھَنہٕ کِہیٖنۍ تہٕ مگر آز چھُنہٕ شیٖن ویٖن پیٚوان کِہیٖنۍ تہٕ تیٚلہِ چھِ یہِ أسۍ چھِ یہِ اَصٕل پٲٹھۍ لَگان آ مےٚ چھُ باسان کہِ یہِ چھُ بَہارَس خٲطرٕ اَصٕل پرٛوڈَکٹ آ وَندَس خٲطرٕ نہٕ کِہیٖنۍ کیٛازِ کہِ اَتھ منٛز چھِ آ آ تُہۍ سَمجو اَصٕل پٲٹھۍ آ نہ نہ مےٚ ترٛوو نہٕ تَتہِ کٕہٕنۍ کانٛہہ نہ بہٕ رِوِو ترٛوو نہٕ مےٚ تَتہِ کٕہٕنۍ نہ نہ نہ مےٚ لیوکھ نہٕ تَتہِ رِوِوٕے کانٛہہ یہِ کوٚروٕ تۄہہِ وٕنکیٚنَس مےٚ فون أتی ووٚنمو تۄہہِ نَتہٕ حظ اوس نہٕ مےٚ یاد تہِ نہٕ کِہیٖنۍ آ چلو چلو اہن حظ کِہیٖنۍ حظ چھُنہٕ ٹھیٖک حظ چلو